یُس ہَسا سانہِ ڈِسٹِرک بارہمولہٕک مطلب لوکَل ٹرٛانٛسپوٹ چھُ سُہ ہَسا چھِ تَتھ منٛز ہَسا چھِ واریاہ اوٚپشَن اَسہِ موٗجوٗد ڈِسٹرک بارامُلہَس مَنٛز ییٚتہِ ہَسا چھِ ٹرٛین چھِ ڈِسٹِرٛک بارہمُلہَس مَنٛز بَس چھِ تَویرا چھِ سومو چھِ ٹانٛگہٕ چھِ یِم ہَسا ڈِسٹرک یُس ہَسا ڈِسٹرک بارہمولہ چھِ یہِ ہَسا چھِ گۄڈٕنٮ۪تھ اگر أسۍ وٕچھو ٹرٛانٛسپوٹ کہِ لِحاظ سۭتۍ ہَسا چھِ یہِ ٹھیٖک ٹھاک اگر أسۍ باقیَن ایریاہَن مطلب باقیَن ضِلَن ہُنٛد وٕچھو تَمہِ حِساب چھُ ڈِسٹِرک بارہمولہ یُس چھِ ضلعے بارہمولہ یُس چھُ یہِ ہَسا چھِ تَمہِ حِساب واریاہ بہتریٖن ٹرٛانٛسپوٹ کہِ لِحاظ سۭتۍ تِکیٛازِ ییٚتہِ نَسا چھُنہٕ اِنسانَس کُنہِ قٕسمُک کانٛہہ مُشکِل یِوان ٹرانٛسپوٹ رٔنٛگۍ گاڑٮ۪ن ہٕنٛدۍ رٔنٛگۍ مِثال کے طور پَر اگر اَسہِ جوٚم آسہِ گَژھُن أسۍ ہَسا چھِ صُبحٲے گَژھان کٲنِس پوٗر بارہمولہ کٲنِس پوٗر ہَسا چھِ لاسٹ سٹیشَن ٹرٛین سِٹیشنُک أسۍ ہَسا چھِ کٲنِس پوٗر گژھان ییٚتہِ آرام سان اَتھ ٹرٛینہِ منٛز کھٔژِتھ چھِ ہٮ۪کان یہِ ہَسا چھِ اَسہِ ڈیرٮ۪کٹ بارہ بانہِ ہل ترٛاون اگر ہَسا أسۍ برٛونٛہہ زَمانٕچ کَتھ کَرو مطلب کہِ آز برٛۄنٛہہ پانٛژھ دَہ ؤری اگر اَسہِ جوٚم اوس آسان گَژھُن أسۍ ہَسا ٲسۍ صُبحٲے نیران کھَسان ٲسۍ أسۍ شَہَر سوموَس شَہَر ٲسۍ أسۍ کھَسان بیٚکِس سوموَس سُہ اوس اَسہِ ترٛاوان بانہِ ہال تقریٖبَن ہَسا ٲسۍ أسۍ گَژھان زٕ ژور پنٛداہ دَہ پنٛداہ شَتھ ہَسا ٲسۍ أسۍ خرچی گژھان اَتھ یہِ وۄنۍ اگر أسۍ وٕنۍکٮ۪ن کِس ماڈٲرٕن وٕنۍ کٮ۪نَس زَمانَس منٛز کَتھ کَرو یُس ہَسا سون ڈِسٹرک بارامولہَس چھِ ییٚتہِ ہَسا چھِ پرٛٮ۪تھ کُنہِ قٕسمٕچ گاڑِ موٗجوٗد اَمہِ سۭتۍ کۄس کمہِ اوپشن ہُنٛد کیٛاہ اَثر پیوٚو لوٗکَن مطلب کہِ لوٗکَن ہُنٛد دۄہ روزِ زِندگی پٮ۪ٹھ یُس ہسا گۄڈٕنٮ۪تھ اَگر أسۍ وٕچھو صُبحٲے چھِ سانہِ ڈِسٹرک بارہمولہٕکۍ مطلب کہِ أڑۍ چھِ آسان مُلٲزِم اَڑٮ۪ن چھُ آسان مٔزوٗرۍ گَژھُن اَڑٮ۪ن چھُ پَنٛنہِ کُنہِ کاروبارَس پٮ۪ٹھ آسان گَژھُن یا اَڑٮ۪ن چھُ آسان ییٚمہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ مال سارُن گاڑٮ۪ن منٛزٕے اَگر ہسا أسۍ وٕچھو یُس ہسا روزمَرہ زِندگی چھِ ڈِسٹرک بارہمولہٕ کٮ۪ن لوٗکَن ہٕنٛز مطلب کہِ تِمن ہسا چھُ کُنہِ تہِ جایہِ یِنَس گژھنَس واریاہ سہوٗلیت یِوان اَمہِ ٹرٛانَسپوٹ ذٔریعہٕ تِکیٛازِ اَگر أسۍ وُچھو صُبحٲے سٲنِس مطلب کہِ کٲنٛسہِ اٮ۪مپُلایَس کٲنٛسہِ ییٚمِس روزگار چھُ صُبحٲے اَگَر تٔمِس شَہر آسہِ گژھُن وۄنۍ آسہِ نہٕ تٔمِس پَنٕنۍ گٲڑۍ موٗجوٗد کیٚنٛہہ سُہ ہَسا چھُ آرام سان اَتہِ کھَسان تَویرا سۄ سۄ تَویرا چھِ تٔمِس مطلب کہِ سرینَگَر ترٛاوان تورٕ چھُ سُہ پَتہٕ تورٕ چھُ آسان واپَس بارہمولہ گاڑِ لٔگِتھ تَتہِ چھُ سُہ آرام سان ہٮ۪کان بارہمولہ گاڑِ کھٔسِتھ سۄ چھِ تٔمِس ییٚتہِ ترٛاوان وۄنۍ بیٚیہِ اگر ہَسا أسۍ وٕچھو یُس ہسا ڈِسٹرک بارہمولہ چھُ ییٚتہِ ہسا چھِ مطلب کہِ یِم ہسا ڈِسٹرک بارہمولہٕکۍ گام تہِ چھِ تِمَن مَنٛز تہِ ہسا چھِ مطلَب کہِ گاڑِ چھِ تِمَن گاڑِ سٔروِس چھِ تِمَن تہِ بیٚیہِ ہَسا اَگَر أسۍ وٕنۍ کٮ۪نَس کَرو ڈِسٹِرک بارہمولاہَس منٛز ہہ چھِ سَہ چھِ اَکھ مطلب کہِ تحصیٖل تحصیٖل سوپَر اگر ہَسا أسۍ سوپرَس منٛز وٕچھو تَتہِ ہَسا چھِ زیادٕ پَہمَتھ ٹانٛگ چَلان تِکیٛازِ اَگَر أسۍ وٕچھو سوپرٕکۍ چھِ ترٛےٚ چیٖز مَشہوٗر ٹانٛگ رَب تہٕ ٹانٛگہٕ رَب تہٕ گاڈٕ یِم چھِ ڈِس سوپرٕکۍ مَشہوٗر ڈِسٹرک مطلب کہِ اَگر ہسا أسۍ باقٕے کَشمیٖر کہِ باقین علاقَن وٕچھو تَتہِ نَسا چھِنہٕ تِتھ پٲٹھۍ تِم ٹانٛگہٕ وٕنۍ کٮ۪نَس چَلان کیٚنٛہہ یِتھ پٲٹھۍ سٲنِس ڈِسٹرک بارہمولاہَس منٛز چَلان چھِ تِکیٛازِ اَگر أسۍ وٕچھو مطلب کہِ یُس ہَسا اکھ ٹانٛگہٕ وول چھُ آسان یہِ ہَسا چھُ آسان واریاہ غریٖب فیملی سۭتۍ بِلانٛگ کَران مطلب کہِ اَگَر أسۍ أمۍ سٕنٛدِس اَتھ ٹانٛگَس اہمیت دِمو نہٕ کِہیٖنۍ أمۍ سُنٛد زِندگی ہَسا گَژھِ ٹھَف وۄنۍ چھِ تَوَے ہَسا چھِ یہِ سون ڈِسٹرک بارہمولہ چھُ یَتھ منٛز ہَسا چھِ پرٛٮ۪تھ کُنہِ قٕسمٕچ مطلب کہِ گاڑِ سہوٗلیت موٗجوٗد ییٚمہِ سۭتۍ لوٗکَن یِنَس گژھنَس منٛز چھِ واریاہ سہوٗلیت یِوان یُس ہَسا سون ڈِسٹِرک بارہمولہ چھُ یَتھ منٛز ہَسا چھِ یَتھ سٲرۍسٕے اُوَر آلَس منٛز ہَسا چھِ یَتھ واریاہ مطلب کہِ گاڑٮ۪ن ہُنٛد یُس آمُد رَفتہٕ سُہ ہَسا چھِ واریاہ بہتری بیٚیہِ ہَسا مطلب یُس ہَسا ڈِسٹرک بارہمولہ چھِ یَتھ ہَسا چھِنہِ چھِ سڑکَن ہُنٛد یہِ تہِ اَصٕل گۄڈٕنٮ۪تھ ییٚلہِ سڑکہٕ آسَن اَصٕل تیٚلے ہیٚکہِ یَتھ سٔروِس تہِ زَبر پٲٹھۍ چٔلِتھ ییٚلہِ نہٕ سڑکہٕ آسَن اَصٕل تیٚلہِ ہیٚکہِ نہٕ سٲنۍ سٔروِس تہِ بہتریٖن پٲٹھۍ چٔلِتھ کِہیٖنۍ یُس ہَسا سون ڈِسٹِرٛک بارہمولہ چھُ اُوَر آلَس منٛز ہَسا چھِ یہِ گاڑٮ۪ن ہٕنٛدۍ لِحاظ واریاہ برٛونٛہہ ایز پٔر باقیَن ڈِسٹِرکَن ہٕنٛدۍ ایز پٔر باقیَن ڈِسٹِرکَن نِش